اَگر أسۍ پَنٕنہِ ڈِسٹرک بڈگامِچ کَتھ کرو یِم مین رِسورسِز تہٕ یِم اینورمینٹل چیلیجن اَگرے رِسورسن ہنز کَتھ کرو رِسورٕس چھِ جنگل سٲنۍ چھِ آب چھُ مِنرلٕز چھِ جِنابی مۄحترم تہٕ اَگر أسۍ ییٚمِچ کرو کَتھ اینورمینٹل چیلینجن ہٕنز پٔلوٗشن چھُ پٔلوٗشن چھُ اکھ بوٚڑ بارٕ سٲنِس ڈِسٹرک بڈگامَس یَتھ ایریاہَس منٛز چھُ یِوان یوٗسمَرٕگ چھُ یِوان دوٗد پٔتھری چھُ یِوان ڈیٹ میٖنٕز اَسہِ ہسا چھِ ییٚیہِ فاریسٹٕز آب چھُ دوٗد گَنگا پروجیکٹ چھُ یُس دوٗد گَنگا تورٕ یہِ چھُ وَسان سُہ تہِ چھُ اورٕے تَمہِ حِسابَس منٛز چھِ أسۍ واریاہ رِچ مِنرلٕز چھِ تیٖتیاہ پَہاڑ چھِ سیکھ چھےٚ نیران یا روٗڈۍ چھےٚ نیران آڈو منٛز واریاہ رِچ چھُ مَگر سۭتۍ سۭتۍ چھُ سٲنس ڈِسٹرک بڈگامَس منٛز أسۍ پٔلوٗشن یِم برِک کِلِنز چھِ یِم بَٹھٕ بَٹھو اوٚن اِنقلاب ییٚتہِ آ تِم چھِ پٔلوٗشن کران سُہ ہسا چھُ اَسہِ ساروی کھۄتہٕ بوٚڑ بارٕ اینورینمیٹَل چیلینج وٕنکیٚنس أسۍ فیس کران اَگر سورسَن ہٕنز کَتھ کرو سٲنِس ڈِسٹرک بڈگامَس منٛز واٹر سورسہٕ پٲٹھۍ چھےٚ واریاہ زیادٕ واٹر سورسِز چھِ یَتھ تۄہہِ ونو سۄکھناگ چھُ اکھ دوٗد گَنگا چھُ اکھ یِم چھِ بٔڑۍ بارٕ یِمو اَمیُک آب سورُے ڈِسٹرک بڈگام اِوٕن سرنگر تہِ چیوان چھُ یِم چھےٚ بَجہِ سورسہٕ واٹرٕچہِ تہٕ یِم اَگر أسۍ یِمن ہنز کَتھ کرو کہِ مےٚ کٔرا کانہہ نوٹِس کانٛہہ جینج یِم اَسہِ سراونڈِنگ أنٛدۍ پٔکۍ چھِ اَتھ منٛز ہایجیٖن بِلکُل نہٕ کِہینۍ کہیٖنۍ چھنہٕ اَتھ پٮ۪ٹھ کٲم گژھان بِلکُل اَسہِ چھُنہٕ گورمینٹ کہِ طرفہٕ تہِ اَگر أسۍ ونو اسہِ چھِنہٕ اوٕن ہُم تہِ مطلب یَتھ زَن أسۍ یہِ ژوٚٹھ ہٮ۪کو یہِ کٔرِتھ یہِ کٔرِتھ دَبٲوِتھ کُنہِ جایہِ اَسہِ چھُنہٕ اَسہِ چھُنہٕ بِلکُل تہِ تِم رِسورسِز کِہینۍ نہٕ اسی لیے چھِ ہاجینَس گژھان پرابلِم اِوٕن یُس اَسہِ گرِ چھُ یہِ ژوٚٹھ ووٚٹھ نیران أسۍ چھِنہٕ ہٮ۪کٲنی کُنہِ جایہِ ڈِگ کٔرِتھ کِہینۍ تہِ اَمیُک چھُ اَسہِ مَسلہٕ یۄس اَسہِ ڈِسٹرک مُنسپٔلٹی چھےٚ تِم چھِ أسۍ بیسِکٔلی یُس میون ایریا چھُ أسۍ چھِنہٕ ٹاوُنس اَنڈر یِوان کِہینۍ نہٕ تِم چھِ زیادٕ تر کٲم کران ٹاونن پٮ۪ٹھ تہٕ سانین یِمن ایریاہن منٛز تہِ چھِ یِم کٲم کران مَگر اوکیجنن پٮ۪ٹھ اَگر موحرم آسہِ کُنہِ جایہِ تِمن اوکیجنن پٮ۪ٹھ چھِ یِم کٲم کران تہٕ یِم گاربیج بِنٕز یِم حظ چھِ اَسہِ پانٕے پیوان یِم کَرٕنۍ ڈِسپوزل ییٚمیُک چھُنہٕ اَسہِ کٔہینۍ تہِ مدتھ ملان مُنسپٔلٹی ہُند اَتھ منٛز ییٚمہِ ساتن بَجہِ کانہہ فَنگشن آسہِ موحرم فَنگشن آسہِ کیہنۍ آسہِ تَمہِ ساتن چھِ یِم یِوان مَگر باقٕے چھِ یِم پَنٕنین ٹاوُنَس اَنڈر یِم یِوان چھِ وِلیجن چھُنہٕ کٕہٕنۍ تہِ یُس زَن رُلر ڈیولَپمینٹ ڈِپارٹمینٹ چھ یِمو چھنہٕ کٕہٕنۍ تہِ اِنتِظام تھٲومٕتۍ ٹاوُنہٕ وَرٲے وِلیجن منٛز یُس یہِ گندگی آسہِ یِم گاربیج بِن بَناونہٕ خٲطرٕ یِمو چھُ نہٕ اَتھ خٲطرٕ کٔہینۍ تہِ سِٹیپ تُلمُتن آ